وعلیکُم اسلام آ ؤنِو حظ کیٛاہ حظ چھُ شوٗز اچھا وُچھِو تُہۍ یِمَن منٛز پانَے کُس شوٗز لَگیو تۄہہِ ویرایٹی سپوٹٕس چھِ ہُہ پانَے کٔرِو تۄہہِ چھُو سپوٹٕس نیُن اچھا فارمَل وٕچھو حظ تَمے منٛز چھِو فارمَل کَتھ تُہۍ وُچھِو پانَے کٔرِتھ چوٗز کُس گوٚو تۄہہِ پَسنٛد یہِ ہوے حظ اچھا اۭں آ آ یہِ شیٚے تَن شےٚ تہٕ بٕتمو تۄہہِ اَکھ مِنٹ پانٛژھ ریٹِوَس یہِ حظ گوٚو تۄہہِ پانٛژھ سایِز بوٗٹھ تہٕ یِتھ پٲٹھۍ اۭں بیٚنِی ژےٚ خٲطرٕدِمے بہٕ یہِ ٲٹھَن شَتھن نہ یہِ چھُ تۄہہِ وُچھِو پانَے یہِ کِیُتھ چھُ کالٹی کیٛاہ چھےٚ اَتھ بوٗٹَس کیٛاہ چھا کالٹی کالٹی تہِ گژھِ نا آسٕنۍ ٲٹھ شیٚتھ چھُنہٕ بیٚیہِ یہِ چھُ فارمَل شوٗز آسان ٹایم تہِ گژھیا نیرُن کِنہٕ نہ ہے کَم کوٗتاہ حظ کَرو بیٚنی اَتھ حظ چھُ آسان زینُن کَمٕے آسہِ تُہۍ کوٗتاہ چھُو وَنان تُہۍ کوٗتاہ دِیِو کانٛہہ وٕچھ بہٕ دَپہو تۄہہِ بہٕ دَپہو تۄہہِ گۄڈٕنٮ۪تھ نَو شیٚتھ تہٕ پَتہٕ کَرہا بہٕ ہَتھ کَمپ رٔٹ توتہِ ٲٹھ شیٚتھ مےٚ دوٚپ تۄہہِ جَنوَر ریٹ اَثر تُہٕنٛدِ موٗجوٗب کَرٕ بہٕ ساڑ سَتھ ہَتھ رۄپیہِ توتہِ پنٛژاہ رۄپیہِ ترٛاوٕ بہٕ بیٚیہِ شیےٚ ہَتھ ہیٚکہِ تَتھ منٛز حظ گژھن ظُلُم شےٚ ہَتھ مےٚ کَتہِ آسہِ زینُن کَتہِ آسہِ مےٚ تَتھ منٛز گژھن ظُلُم شدنٕکۍ آسان دِوہاس ساڑ شےٚ ہَتھ تہٕ بَس اَتھ منٛز وۄنۍ تھٲیِو مےٚ یِہے پَنٛژاہ رۄپیہِ تھٲیِو مےٚ دِن بَس ساڑ شیےٚ ہَتھ چھُ ٹھیٖک اَتھ منٛز حظ چھُ مےٚ کَمٕے زینُن ساڑ شیےٚ ہَتھ ٹھیٖک آ چلو حظ دِیو حظ تُہۍ ساڈ شیٚے ہَتھ چلو حظ ٹھیٖک حظ چھُ یہِ تھاوو بہٕ لِفاف سٕے منٛز کِنہٕ یَتھ منٛز نِیِو چلو حظ ٹھیٖک حظ چھُ رٔٹِو حظ رٔٹِو حظ یَتھ سۭتۍ لِفافَس سۭتۍ چلو شُکریہ سَلام علیکُم